یُس زَن سون یہِ ایریا چھُ ییٚتہِ چھِ واریاہ وایلڈٕ لایف سپیٖسیٖز حظ ییٚتہِ چھِ واریاہ زیادٕ سپیٖسیٖس چھِ حظ یتھُے زَن بانڈی پوٗرَس مَنٛز چھِ أسۍ وٕچھان ییٚتہِ چھِ واریاہ زیادٕ ییٚتہِ چھُ سہہ چھِ ہاپُت چھُ یا پٔنٛز چھِ یا باقٕے جانوار چھِ أمۍ چھِ روزان ؤترَن کُن چھُ یِم بیٚہوان زیادٕ یا اَنو یِم چھِ بیٚوان گُریایز کُن تمَن ہرٛٮ۪ن ہرٛٮ۪ن پہاڑَن منٛز چھُ اُم بہوان حظ یِمَن پرٛوٹیکٹ یِمَن بَچاونہٕ خٲطرٕ چھِ یِمَن بَچاونہٕ خٲطرٕ چھَس بہٕ یَژھان اَکھ بوٚڑ وایلڈ لایف ہوم بَناوُن بہٕ چھَسَس یہِ یَژھان یِم سٲری تٔتی پرٛوٹیٚکٹ کَرٕنۍ حظ تاکہِ یِمَن ہیٚکہِ نہٕ کانٛہہ مٲرِتھ ہیٚکیٚکھ نہٕ یِمَن ہیٚکہِ نہٕ کانٛہہ پٮ۪ٹھ حملہٕ کٔرِتھ کِہیٖنۍ تُمَے تُمَے چیٖز بیٚیہِ چھَس بہٕ دپان گورمنٹ کَرِ ہا مےٚ اَتھ منٛز سَپورٹ بہٕ بَناو ہہ یِمَن بٔڑ وایلڈٕ لایف اَکھ یہِ بَناوان اَکھ بہٕ زوٗ اَتہِ یِم زَنہٕ بہٕ یِم أتی تھاوَکھ سٲری جمع کٔرِتھ أکِس أکِس جَبَس منٛز الَگ الَگ پنٛنِس پنٛنِس خانَس منٛز أتی ہیٚکہِ ہا نہٕ یِمَن کٕہٕنۍ تہِ پوٗرِتھ نہ ہیٚکہِ ہہ یِمَن کانٛہہ کیٚنٛہہ کٔرِتھ اَسۍ تِتھ کٲٹھۍ روزان یِم اَکھ روزہَن پرٛوٹیکٹ تہِ روزَن سیف تہِ روزہَن بیٚیہِ ہیٚکہِ ہے نہٕ یِمَن سۭتۍ کھِلواڑ کٔرِتھ کٕہٕنۍ ہیٚکہ ہے نہٕ یِمَن سۭتۍ کھِلواڑ حظ کٔرِتھ